ہیٚلو أسۍ حظ چھِ ژوٗنٹھۍ ہٮ۪وان کٕنان أسۍ چھِنہٕ باغہٕ وٲلۍ کیٚنٛہہ حظ

اَدٕ ؤنِو ریٹ نہَ حظ شُراہ شیٚتھ اگر تۄہہِ لَگنو تہٕ نِیِو کیٚنٛہہ چھُنہٕ ؤلِو تُہۍ